مےٚ ہَسا کَرے زومیٹو ایپ پٮ۪ٹھ چِکن پیتھی آرڈر کینٛہہ مےٚ کوٚر تَوَے آرڈر کیٛازِکہِ یہِ چھُ ڈِلؤری ٹایم واریاہ فاسٹ آسان بیٚیہِ چھِ یِم تھوڑا بہت واریاہ اَصٕل تہِ آسان مَزٕ نِش یِہٕنٛز کٲم تہِ چھِ واریاہ اَصٕل تہٕ بیٚیہِ چھُ سکوٗل تہٕ مارکیٹَس منٛز یِہٕنٛز واریاہ زیادٕ مےٚ ہَسا چھُ یہِ زومیٹو ایپ واریاہ پَسنٛد مےٚ ییٚتہِ تہِ کانٛہہ چی آرڈَر واڈر آسہِ کَرُن تہٕ بہٕ چھُس کَران اَتھی پٮ۪ٹھ یہِ چھُ واریاہ بہتریٖن ایپ مےٚ ییٚلہِ تہِ کیٚنٛہہ آرڈَر آسہِ کَرُن تہٕ بہٕ چھَس کَران أتھی پٮ۪ٹھ